أسۍ حظ چھِ پرٛیٚشَر کُکرَس منٛز اَمی بَتہٕ رَنان یا سیُن رَنان تَتھ منٛز حظ چھِ واریاہ کَم ٹایم لَگان تہٕ یہِ ہسا یہِ اَمہِ چھُ وۄنۍ لاگو أسۍ ٹَکرِ منٛز تَتھ منٛزچھُ واریاہ ٹایِم لَگان تہٕ بیٚیہِ چھِ پرٛیٚشَر کُکرَس منٛز یہِ رَنان چھِ تَتھ منٛز چھِ واریاہ ٹایم بَچان تہِ ٹایم اِسی لیے چھِ أسۍ رَنو پرٛیٚشَر کُکرَس منٛزٕے بَتہٕ یا سیُن